ہیٚلو وعلیکُم اسلام بَس حظ ٹھیٖک پٲٹھۍ جِناب آ ؤنۍ تَو جِناب اَچھا اَچھا اَچھا کَتھ جایہِ چھُو تۄہہِ تَرُن اَچھا ٹھیٖک آ آ چھِ ہَے تۄہہِ لَگنَو تقریٖبَن تۄہہِ کَتہِ پٮ۪ٹھٕ چھُو یُن جیٚمہِ پٮ۪ٹھ چھُو تۄہہِ یُن تۄہہِ لَگَن تقریٖبَن لَگَن تۄہہِ وُہ پٮ۪ٹھ ترٕٛہ ساس مگر تَتھ منٛز آسہِ سٲلِم سون کھٮ۪ن چٮ۪ن تۄہہِ بیٚیہِ آسہِ ہوسٹَل تہِ سونُے تَتہِ ایٚوَیٚلیبُل تۄہہِ زٕ ترٛہ دۄہ تیٚلہِ کھسان تَتھ الگ چارٕجٕز بیٚیہِ ہٮ۪کَو تُہۍ واریاہَن جایَن أسۍ ییٚتہِ نِتھ اگر تُہۍ ٮ۪ژِھِو یُن أسۍ ہیٚکَو تُہۍ واریاہَن جایَن نِتھ أسۍ ہیٚکَو تُہۍ نِتھ اگر تُہۍ یژھِو نِشاط تہِ نِشاط تہِ ہیٚکِو تُہۍ کیٚنٛہہ ٹایِم گُذٲرِتھ یا یپٲرۍ چھِ اَپٲری نِشاط سایِڈٕ چھِ ڈَل لیک چھُ یا گُلمرگ چھِ سۄنہٕ مرگ چھِ واریاہ ییٚتہِ چھِ واریاہ ٹیٛوٗرِسٹہٕ پُلیس یوٚت تُہۍ ویژھِو گژھُن توٚت ہٮ۪کو مگر تۄہہِ یِیَو خرچہٕ اَتھ ژٔر تیٚلہِ تَمہِ آیہِ تۄہہِ کوٗتاہ چھُو تھوڑا یہِ تۄہہِ کوٗتاہ حظ چھُو پانَس مطلب تُہۍ کوٗتاہ ہیٚکِو پےٚ کٔرِتھ اَسہِ کوٚت تانۍ ہیٚکِو تُہۍ مطلب پۄنٛسہٕ خرٕچ کٔرِتھ

تقریٖبَن اَچھا اَچھا اَدٕ توتہِ تۅہہِ دِمَو اَصۭل جاے نِمَو تُہۍ مگر تیٛوٗتاہ چھِ اَتھ اَتھ مہٕ حظ پگاہ گژھِ نہٕ خُدا بچٲیِن تۄہہِ سۭتۍ غلط گژھُن کِہیٖنٛۍ تہِ تیٚمی کِنۍ چھِ أسۍ دپان اَتھ لَگہِ تھوڑا پۄنٛسہٕ ژوٚرٕے پہن نہَ نہَ سُہ سُہ بانٛڈی سُہ وۅلُر لیک چھُ یہِ چھُ یوان بانٛڈی پوٗراہَس سۭتۍ سۄنہٕ مرگ چھِ یِوان گانٛدربَل ڈِسٹِرکَس سۭتۍ تُہۍ مٔہ ہیٚیِو سُہ ٹٮ۪نشَن کِہیٖنٛۍ تہِ آ یوٚت تُہۍ یژھِو گژھُن اِنشاءاللہ نِمَو تُہۍ آرام سان بیٚیہِ آسٮ۪و ہوسٹَل تہِ آسہِ سانی طرفہٕ تۄہہِ ہوسٹَل ووسٹَل چھُو نہٕ تۄہہِ ژھانٛڈٕنۍ کِہیٖنٛۍ یا گٲڑۍ آسہِ تتہِ پٮ۪ٹھٕ ییٚتہِ اَیَرپورٹ پٮ۪ٹھٕ آسہِ تۄہہِ سٲنۍ گٲڑۍ سُہ چھُنہٕ تۄہہِ کٔہٕنٛۍ تہِ ٹٮ۪نشَن تٔمِس مہٕ ہیٚیِو تُہۍ فِکرا وِکرا کِہیٖنٛۍ سُہ دِمَہو أسۍ پانٕے تۄہہِ سٲلِم چیٖز مطلب گٲڑۍ تہِ آسہِ سانی طرفہٕ ہوسٹَل تہِ آسہِ یِتہِ تۄہہِ ضروٗرت پیٚیہِ تِہ دِمَو أسۍ تُہۍ مہٕ ہیٚیِو سُہ کٔہٕنٛۍ تہِ ٹٮ۪نشَن اَدٕ حظ اَدٕ حظ